ہیٚلو اسلام علیکُم ہیٚلو سمیٖر سمیٖر چھُس آ بِلکُل بِلکُل آ بِلکُل حظ بِلکُل حظ آ بِلکُل بِلکُل تُہۍ ؤنِو تۅہہِ کٲتیٛاہ تیٖرۍ چھِو ہَے کۭتیٛاہ لگ بگ دَہ تٕرٛہ چھا اَچھا ٹھیٖک تُہۍ کٕنوا گولَس منٛزٕے کِنہٕ یِتھٕ پٲٹھۍ کٕنِو کِلو وٲری کیٚنٛہہ ٹھیٖک ٹھیٖک ٹھیٖک تہٕ اگر تُہۍ کِلوٗ وٲری کٕنِو تہٕ زِنٛدٕ تُہۍ کٍتِس تُہۍ تُہُنٛد اَنٛدازٕ کۭتِس چھُو کِلوٗ کٔہۍ کٕنِو تُہۍ وۅنۍ بہٕ چھُس دَپان مِثال تۄہہِ چھُو کٕنُن مال چھُ تُہُنٛد حظ بہٕ دِمو تۅہہِ ریٹ حظ بہٕ دِمہٕ تۄہہِ ڈاے ہَتھ رۄپیہِ کِلوٗس زِنٛدَس آ کَمٕے چھا گژھان تۄہہِ کوٗتاہ چھُو یَژھان تُہُنٛد اَنٛدازا کیٛاہ چھُ نہَ سُہ چھُ گژھان واریاہ درٛۅگ نا یَتھ چھُ اَز ٹھیٖک وۅں چھا اکھ چیٖز یتھ چھُ چلان سیٖزن سیٖزن چھُ آف وۅنۍ سیٖزَن چھُ اَز آف تہٕ وۄنۍ چھُس بیٚیہِ نہٕ بُتھِ واریاہ تہِ چھُنا ایٚماوُنٛٹ چھُ تۄہہِ واریاہ نُہُنٛد چھُ تۄہہِ وۅنۍ کٔرِو کٲم وۅنۍ گوٚو زٕ ہَتھ تہٕ سَتَتھ رۄپیہِ گوٚو فاینَل وۅنۍ کِلوَس تہٕ زٕ ہَتھ سَتَتھ رۄپیہِ وۄنۍ وۄنۍ گژھِ نا میٛون تہِ سونٛچُن اَتھ چھِ بُتھِ آسان واریاہ یپٲرۍ چھُ سیٖزن اَز آف یِم ہیٚکٮ۪ن أتی تی پیتھ یِمن لگہِ خرچہِ تہِ واریاہ پَتہٕ رچھنَس یپٲرۍ چھُ وَنٛدٕ سیٖزن یِنہٕ وول یِمن لگہِ سِٹاک تہِ واریاہ خرچہِ وَرچہِ تہٕ وۅنۍ پَتہٕ گژھِ نہٕ نۄقصان تہِ گژھُن کیٚنٛہہ ٹھیٖک زٕ ہتھ نمتھ ہا اَچھا اَکھ اَکھ تیٖر کوٗتاہ وَزَن آسہِ لگ بگ کٔژٕو کِلوٗ آسہِ تِیٖر ٹھیٖک ٹھیٖک ٹھیٖک چلو ٹھیٖک چھُ تُہۍ کٔرۍزیٚو مےٚ صُبحَس فون پگاہ اَکھ بَجے تہٕ بہٕ ترٛاو تۄہہِ تۄہہِ پیمٮ۪نٛٹ تِکیٛازِ اَسہِ گژھِ پگاہ فُل فاینَل تہٕ پگاہ کٔرۍ زیٚو تُہۍ مےٚ اکھ بَجے فون ٹھیٖک چھا حظ اَہَن سا چلو اسلام علیکُم اَدٕ حظ تھَو